ییٚتہِ ہَسا چھِ واریاہ ٹرٛیٚڈِشَن اِنڈیا ہَس منٛز ریٚلِجیٚن تہِ چھِ ییٚتہِ واریاہ یِتھ کٲٹھۍ أسۍ وُچھو کہِ یِم مسلم چھِ تِم چھِ گَژھان اِنڈیا ہَس منٛز اگر أسۍ وُچھو تِم چھِ آگرہ گَژھان آگرہ چھُ تاج محل تَتہِ تور تہِ چھِ تِم گژھان یا اجمیٖر شریٖف وُچھو أسۍ یُس آگراہسٕے منٛز چھُ زٔہریٛا آ آگرہ سایڈَسٕے چھِ تور تہِ چھِ تِم گژھان اجمیٖر شریٖف یا سرینگرَس منٛز چھِ اَکھ بٔڑ بارٕ زِیارت درگاہ شریٖف تور تہِ چھِ یِوان لوٗکھ یا بدل اگر أسۍ وُچھو فار ایٚگزامپٕل یِم ہِنٛدوٗ پیٖپٕل چھِ تِم چھِ یِوان گاندَربَل أکِس ڈِسٹِرٛکَس منٛز تَتہِ چھِ بالہٕ تَل تَتھ چھِ یِم وَنان شِولِنٛگ تور چھِ یِم دَرشَن یِوان کَرنہِ یا اگر أسۍ وُچھو بیٚیہِ چھِ سرینَگر ڈِسٹِرٛکسٕے منٛز چھِ بیٛاکھ اَکھ جا ٹیٚمپٕل یِمَن تُلمولہ گاندَربَلَس مَنٛز کھیٖر بھوانی چھِ یِم تَتھ ناو وَنان تور تہِ چھِ یِم یِوان باقٕے باقٕے تہِ چھِ واریاہ ٹرٛیٚڈِشَن یا اگر أسۍ وُچھو گرودوارا چھُ ییٚتہِ سۄنہٕ وار سرینگرَس منٛز تور تہِ چھِ یِوان سِکھ پیٖپٕل فی کُنہِ جایہِ چھِ ییٚتہِ وُنٛکیٚس فی کُنہِ ریٚلجیٚنس خٲطرٕ چھِ ییتہِ ایٚویٚلیبٕلٹی دَرشَن کَرنَس تہٕ یِتھ پٲٹھۍ أسۍ وُچھو ییٚتہِ چھُ اصٕل حِساب